ہیٚلو اسلام علیکُم سَر

شوکت احمد حظ شوکت احمد خان آ تہٕ جیٖلانی سَر چھِو حظ مےٚ کیٛاز ٲس اوترٕ کٔرمٕژ کٲم مےٚ ٲس یِم حظ یہِ یِم رِسٲرٕچ پیپَر خٲطرٕ ٲسۍ مےٚ ییٚتہِ ترٛٲومٕژ تۄہہِ سی ڈی اَکھ تہٕ پُلیزر وُنہِ چیٚک کَرنہٕ خٲطرٕ تہٕ مےٚ ٲس ترٛےٚ دۄہ برٛونٛٹھ ترٛوومُت تۄہہِ چھُو ییٚتہِ محمد شیفی تِمنٕے نِش تہٕ وۅنۍ آیوس بہٕ وُنکٮ۪نَس تہٕ یِم چھِ دَپان نہَ حظ وُنہِ چھُنہٕ سُہ تَیار کِہیٖنٛۍ اَتھ کوٗتاہ ٹایم لَگہِ مےٚ

اَچھا اَچھا

اَچھا اَچھا اَدٕ تیٚلہِ ٹھیٖک حظ اَچھا ما مگر مےٚ حظ مےٚ حظ اوس اَتھ سایِن کوٚرمُت پٮ۪ٹھٕ اَچھا تیٚلہِ ما آسہِ مےٚ مٔشِتھ ما آسٮ۪م گوٚمُت او او کے او کے سَر بہٕ یِمہٕ تیٚلہِ مَنڈے یِمہٕ بہٕ تیٚلہِ اسلام علیکُم